اَگَر أسۍ پریٚزنٹلی وٕچھو پریٚزنٹلی چھُ نہٕ اَسہِ ییٚتہِ ایٚم ایٚل اے ایٚم پی سَرپَنٛچ کٕہٕنۍ تکیازِ زٕ ساس کُنوُہَس مَنٛز ییٚلہِ آٹِکل ختم گوٚو تمہ پَتہٕ گٔے ایٚسمبلی ڈِزالو تمہ پَتہٕ گوٚو ییٚتہِ سینٛٹرک کَنٹرول سٲرسٕے سٹیٹَس پٮ۪ٹھ تہٕ یُس امہ برونٛٹھ اَسہِ اوس ایٚم ایٚل اے سُہ اوس محمد یوسپف تاریٖگامی سی پی آیۍ ایٚمُک میٚمبر تٔمس سۭتۍ چھَنہ مےٚ اِنٹریٚکشَن خاص کٔرمٕژ کینٛہہ تکیاز بہٕ چھُس نہٕ زیادٕ پُلٹِکَل پٔرسَن کینٛہہ